سٲنِس کۄلگٲمۍ ڈِسٹرکَس منٛز چھِ واریاہ لُکھ زیادٕ تر لُکھ چھِ ییٚتہِ زٔمیٖن دٲری موٚزوٗرۍ پرٛیویٹ جاب گورمیٚنَٹ جاب کَران تہٕ پَکناوان پَنُن عیال تہٕ یِہے چھُ اَمیُک رول چھُ واریاہ زیادٕ سٲنِس اِکونامی منٛز تہٕ پکناوان چھِ پَنٕنۍ زنٛدگی